پنٛنٮ۪ن کُلٮ۪ن بَچاونہٕ خٲطرٕ مطلب الگ الگ سیٖزنَس منٛز ییٚلہِ کہِ زَن وَندٕ کس سیٖزنَس منٛز چھِ أسۍ کَران کُلٮ۪ن أسۍ چھِ تِمَن سپوٹ اَکھ دِوان تِمَن چھِ أسۍ بیٚیہِ کُنہِ لٔکرِ ہیُٚنٛد یا کُنیُٚک سپوٹ دِوان تاکہ تِمَن أسۍ چھِ کَشمیٖرَس منٛز روزان تِم ییٚتہِ چھِ شیٖن تہٕ واریاہ زیادٕ پٮ۪وان تہٕ تمہِ موٗجوٗب کہِ تاکہِ تِم گژھن نہٕ بیٚنٛڈ کِہیٖنۍ تِم پھٕٹن نہٕ کِہیٖنۍ تہٕ اِتھَے کٔنۍ چھُ پنٛنِس پنٛنِس سیٖزنَس منٛز سونٛتھ کِس سیٖزنَس منٛز چھِ روٗد آسان پٮ۪وان تِمَن چھِ أسۍ تَتٮ۪ن أندۍ پٔکۍ أندۍ پٔکۍ تھَوان تھوڑا بہت نالہِ ہن دِتھ تاکہ سُہ آب گَژھِ نہٕ کُلٮ۪ن تَل زیادٕ جمع کینٛہہ تَمیُٚک موٗل گژھن نہٕ خراب کِہیٖنۍ اِتھَے کٔنۍ چھِ پَتہٕ رٮ۪تہٕ کٲلۍ کِس سیٖزنَس منٛز تِمَن چھِ أسۍ کَنٹِنیوٗ آب روزان ترٛاوان تِمَن چھِ أسۍ ژوٗڈ دِوان تِمَن چھِ أسۍ وِزِ وِزِ کھاد ترٛاوان تِم چھِ أسۍ وِزِ وِزِ شہجارَس تہِ تھَوان تاکہِ تِمَن گژھِ نہٕ زیادٕ تاپہٕ سۭتی تہِ خراب کہ خرٲبی کِہیٖنۍ تِمَن گژھِ نہٕ زیادٕ آبہٕ سۭتۍ تہِ خرٲبی کِہیٖنۍ پنٛنِس پنٛنِس سیٖزنَس منٛز پنٛنِس پنٛنِس موسمَس منٛز چھِ أسی کُلٮ۪ن پنٛنہِ پنٛنہِ آیہِ رَچھان تاکہِ سٲنۍ کُلۍ روزَن صحت یاب تہٕ أسۍ چھِ بِچاوان پنٕنۍ کُلۍ یِتھَے کٔنۍ سَپوٹ چھِکھ تھاوَن نالہِ ہن چھِکھ دِوان واریاہ کینٛہہ بیٚیہِ تہِ کینٛہہ واریاہ زیادٕ چیٖز چھِ یِمو سۭتۍ أسی پنٛنٮ۪ن کُلٮ۪ن سپوٹ چھِ دِوان تہٕ تِم چھِ روزان پَتہٕ واریاہ زیادٕ صحت یاب تہٕ بَچان چھِ یِمو نِش کہ تِم پھٕٹن نہٕ کِہیٖنۍ تِم گژھن نہٕ خراب کِہیٖنۍ تِم ہۄکھن نہٕ کِہیٖنۍ